اگر ہسا أسۍ کتھ کرو پننہِ کۄلگامہِ ڈِسٹِکٕچ اِکنامی ۂنٛز ییٚمہِ سۭتۍ اَسہِ اِکنامی یِوان چھ سارِوٕے کھۄتہٕ زیٛادٕ اِکنامی چھ اَسہِ زمیٖندأری سۭتۍ تِکیٛازِ ییٚتِکۍ لُکھ چھ زیٛادٕ زمیٖندار باغوان باغ بناون تِم چھ فِشری فشری ناگ تہِ تھاوان یِمن منٛز گاڈٕ چھ پالان تِم ییٚتِکۍ لکھ چھ زیٛادٕ زمیٖندأری کران تِکیٛازِ تَمہِ زمیٖندأری سۭتۍ چھ أسۍ روزمرہ زِنٛدگی ۂنٛدۍ پرٛٮ۪تھ کانٛہہ ضوٚروٗریات پوٗرٕ کران زمیٖندأری کٔرِتھ ہسا چھ تِم اَسہِ توٚمُل تہِ دِوان سُہ توٚمُل چھُ أسۍ اوٚڑ پانس کھٮ۪وان اوٚڑ چھ کٔنان تَمہِ ذٔریعہ چھ پونٛسہٕ تہِ یِوان اَسہِ یا تٔمیُک یُس سُہ گاسہٕ سُہ چھ گُپنن دِوان تِم چھ اَسہِ دۄد دِوان یا تِمہٕ چھ نٔے نٔے چاروأے تِمن زٮ۪وان تِم چھ أسۍ کٔنان تِمو ذریعہ چھ أسۍ پوٗنٛسہٕ زینان بیٚیہِ ہسا چھ کۄ سأنِس کۄلگأمۍ ڈِسٹِکس منٛز لگ بگ لگ بگ ہتیو منٛز شیٖتھ پٔرسنٹ زمیٖن سۄ یُس اٮ۪گریٖکلچرل لینڈ چھ یتھ منٛز أسۍ پرٛٮ۪تھ کانٛہہ قٔسٕم فصل چھ وۄپداوان أسۍ چھُ ییٚتہِ باغہٕ زمیٖن تہِ باغ تہِ چھ بناوان تم ژوٗنٛٹھۍ والان پانس کھٮ۪وان رِشتہٕ دارن سوزن یارن دوستن دِوان نیٚبر کٔنان تہِ تَمہِ تھروٗ تہِ ہسا چھ اَسہِ اِکنامی یِوان بیٚیہِ ہسا چھ أسۍ ییٚتہِ مکأے تہِ وۄپداوان بیٚیہِ چھ أسۍ سبزی تہِ وۄپداوان یۄس أسۍ کٔنان تہِ چھ پانس تہِ چھ کھٮ۪وان تَمہِ تھروٗ تہِ چھ اَسہِ اِکنامی ییٚتہِ یِوان کۄلگأمِس منٛز ہسا چھ واریاہ تِم جایہِ ییٚتہِ أسۍ گاڑٕ تہِ چھ پالان تِمہٕ گاڑٕ کٕنان ژول گامہِ تہِ ہسا چھ اکھ فِشری جاے ییٚتہِ گاڑ چھ أسۍ پالن ییٚتِکۍ لُکھ تِم گاڑٕ کٔنِتھ چھ تِم پنٔنۍ پونٛسہٕ زینان أسۍ تہِ چھ تِم گاڑٕ ہٮ۪وان تِم کھٮ۪وان ییٚتہِ ہسا چھ کۄلگأمۍ ڈِسٹِکس منٛز لگ بگ لگ بگ پرٛٮ۪تھ کأنٛسہِ گرس پنُن زمیٖن یۄس زن سُہ بڑٕ شوقہٕ سان کماوان چُھ تَتھ واتان چھُ رأچھ کران چھُ کۄلگأمۍ ڈِسٹِکس منٛز نہٕ سا چھنہٕ لگ بگ کہٕنۍ تہِ سۄ جاے یۄس زن ہنگہٕ تہٕ منگَے جاے ضایہِ چھ ییٚتہِ چھس پرٛٮ۪تھ کُنہِ پرٛٮ۪تھ کُنہِ علاقٕکۍ پرٛٮ۪تھ کانٛہہ لُکھ پنہٕ نِس پنہٕ نِس زمیٖنس واتان تِم چھ قدٕر کران حظ تِم چھ اَتہِ پنٔنۍ ضوٚروٗریات پوٗرٕ کران توٚمُل چھُ تَتہِ نیران اَسہِ اَسہِ چھ مکأے نیران اَسہِ چھ سبزی نیران ییٚمہِ کِنۍ زن أسۍ روزمرہ زِنٛدگی گُزاران چھ بیٚیہِ چھ باقے کٕنان تہِ باقین مُلکن باقین سِٹیٹن یا باقین گامن تِم چھ پوٗنٛسہٕ دِوان پتہٕ چھ تِمنے پونٛسن أسۍ بیٚیہِ تمے پونٛسہٕ لاگان أڑۍ زمیٖندأری أڑۍ روزان پتھ تِمو سۭتۍ چھ اَسہِ بیٚیہِ ڈبل فأیِدٕ یِوان اِتھے کأٹھۍ ہسا چھ اَسہِ مین کاز چھ اِکنامی ہُنٛد سُہ ہسا چھ فارمِنگ تہٕ یہِ باغوان